اکھ لچھ پنژہ ساس زٕ لچھ پنژہ ساس ترٛےٚ لچھ پنژہ ساس ژور لچھ پنژہ ساس شیٚے لچھ پنژھ سا